سٲنِس بارہمولہ ڈِسٹرکَس مَنٛز چھِ واریاہ رِسورسِز مَطلَب آب چھِ مطلب آب جَنٛگَل یا باقٕے باقٕے رِسورسِز اَگَر أسۍ گۄڈٕ آبٕچ کَتھ کَرو آب کِتھ کٔنۍ چھِ سٲنِس بارہمولہ ڈِسٹِرٛکَس منٛز یِوان سٲنِس ڈِسٹِرٛکَس منٛز چھِ یِوان گُلمَرگ پہاڑَن پٮ۪ٹھ یُس شیٖن چھُ آسان سُہ چھِ یِوان وَسان چھِ بۄن بۄن مطلب یِمو نالیُو کُنٮ۪تھ یا بٔڑۍ بٔڑۍ یِم چھِ آسان تَتھ تٕم نِشان لٔگۍ مٕتۍ آبو سۭتۍ تیوٗتاہ چھِ فورس مطلب حٕکہٕ سان وۄتھان سُہ آب پَتہٕ چھِ تَتھ وَنان وَسان چھِ تمے تَمے پَتہٕ چھُ سُہ پاوَر تھرٛوٗ یِوان مطلب چھُ ییٚتہِ کیٛاہ چھِ اَتھ وَنان ٹنٛگہٕ مَرگہٕ کٕنۍ اَکھ جاے یَتھ وَنان چھِ دۄدٕ پَتھ نہ دۄدٕ پَتھرٕ چھِنہٕ تَتھ وَنان کینٛہہ تَپٲری چھِ اَکھ جاے تَتھ چھِ وَنان

تَہ وٕنکٮ۪ن چھُنہٕ مےٚ یاد پیٚوان کہِ مگر تَپٲری چھِ سُہ پاوَر یہِ اَکھ بوٚڑ بَنٲوِتھ سُہ سُہ چھُ تٔتی چھُ سُہ پاوَر مَطلَب نِوان تَتھ آبَس کَران صاف صاف تہٕ بیٚیہِ چھِ تراوان پَتہٕ تَتَس چھِ گَژھان سُہ رِزٲرٕو مطلب تٔتی چھِ آسان سُہ آب تہٕ پَتہٕ چھِ نیران تٔتھی آبَس پٮ۪ٹھ چھِ أسۍ پَنُن پاوَر تہِ تُلان تَتَتھ چھُ سُہ بوٚڑ اَکھ مطلب سُہ مِشیٖن مطلب بوٚڑ اَکھ یہِ ییٚلہِ ہیٚرِ چھِ سُہ وَسان آب پَہاڑ چھِ تَتھ واریاہ زیادٕ تھوٚد تَتھ چھِ نَظَر پیٚوان اِتھ پٲٹھۍ بٔڑ پٲٹھۍ ترٛاوٕنۍ تہٕ چھِ تَتے پٮ۪ٹھ سُہ آب وۄتھان بۄن چھُ سُہ گَژھان مطلب یہِ تہٕ پاوَر کَنوٲٹ تَتھ مَنٛز تہٕ گوٚو سُہ ہورٕ چھِ آب تراوان نالہِ مطلب پایفہٕ تراوان گامہٕ پَتہٕ گامہٕ ہُہ پَتہٕ چھِ تراوان یَلہٕ یا ناگ چھِ ییٚتہِ آب وُزان زٔمیٖنو تَلہٕ تِتھ کٔنۍ چھِ ییٚتہِ آب آب آسان یا مُنسِپٕلٹی یِم چھِ آسان اَگر صَفٲیی ہٕنٛز کَتھ کَرو أسۍ پَننِس بارہملہ ڈِسٹرکَس مَنٛز ییٚتہِ چھِ تھٲومٕتۍ گامہٕ پَتہٕ گامہٕ تٕمہٕ نَفَر یِم مُنسِپٕلٹی ہٕنٛدۍ یُس محل پَتہٕ محلہٕ چھِ لٲگِتھ پَتہٕ چھِ تُلان تم تمو منٛز ژھۄٹھ تہٕ نِوان چھِ